مےٚ چھُ ساروی کھۄتہٕ پسنٛد گاڈ یۄس مےٚ چھِ سۄ چھِ ترٛوڈ گاڈ کیٚازِ کہِ تتھ چھِ نہٕ کٔنٛڈۍ آسان کہینۍ یِم أنٛدٕر کِںۍ تِمن مطلب أڈجہِ چھِ آسان گاڈن تِم چھِ تَتھ آسان کِہیٖنۍ یعنی کہِ کٔنٛڈۍ چھِ أسۍ تِمن ونان کٲشرۍ پٲٹھۍ تِم چھِنہٕ تِمن آسان کہیٖنۍ بییٚہِ واریاہ زیادٕ مزٕ یِوان کھٮ۪نس منٛز ییتہِ چھُ اسہِ کشمیٖرس منٛز واریاہ زیادٕ یِمن ہنٛزۍ قٕسمہٕ چھِ اسہِ گاڈن ہنٛزٕ یِمن منٛز ترٛوٹ چھِ یا کٲشِر گاڈ چھِ یا پنجٲبۍ گاڈ چھِ ییٚتہِ چھِ اسہِ کشمیٖرس منٛز کران زیادٕ تر چھِ اسہِ کران ییٚتہِ پسنٛد کھیٚنۍ بنجٲبۍ گاڈ یۄس چھِ سُہ چھِ کران واریاہ لُکھ پسنٛد ییٚتہِ کھیٚنۍ کیٛازِ کہِ سُہ چھُ مِلان تہِ ییٚتہِ آسٲنی سان بیٚیہِ چھُ اِنسان ہٮ۪کان پانہٕ تہِ سُہ رٔٹِتھ کُنہِ جاے گژھِ ہے نہٕ بٔٹھِس یا کُنہِ جاے گژھِ دٔریاو بٔٹھِس پٮ۪ٹھ تتہِ ہیٚکہِ سُہ رٹِتھ آرام سان سُہ گاڈ تتھ چھُ یِوان تٔلِتھ واریاہ زیادٕ مزٕ کھٮ۪نس ییٚلہِ تتھ سُہ تٔلۍتھٕے انسان کھیٚیہِ تمہِ سۭتۍ چھُ واریاہ مزٕ یِوان بیٚیہِ چھُ سُہ انسان سٕنٛدِس صحتس خٲطرٕ تہِ واریاہ اصل انسانس پزن تِم گاڈٕ کھیٚنہِ کیٛازِ یِم چھِ واریاہ صحتس خٲطرٕ اصٕل